اَلسلام علیکُم بہٕ حظ چھَس وارِ متعلق کَران بہٕ حظ چھَس بیل اَنان ڈوٗر کھنان پتہٕ حظ چھَسَس رَزما وَوان بہٕ حظ چھَس کَران کٲم بیل اَنان پتہٕ حظ چھَس ڈوٗر کھَنان پتہٕ حظ چھَسَس دِوان پتہٕ حظ چھَسَس وَوان دانہِ وَل بہٕ حظ چھَسَس کَران کٲم بہٕ حظ چھَس بیل اَنان پتہٕ حظ چھَس زمیٖن کھنان پتہٕ حظ چھَس ڈوٗر شیران پنٛجہِ اَنان ڈوٗر شیران پتہٕ حظ چھَس وَوان مرژٕوانٛگن بیول بہٕ حظ چھَس بیل اَنان پتہٕ حظ چھَس ڈوٗر کھنان پتہٕ حظ چھَس ڈوٗر سوٚمب کَران ٹۄنٛگرٕ سۭتۍ وٮ۪ٹھ پھیُر دِوان تَتھ پتہٕ حظ چھَس کَران کٲم پتہٕ حظ چھَس بہٕ وَوان خانیٲرۍ ہاکہٕ بیول بہٕ حظ چھَس بیل اَنان پتہٕ حظ چھَس بہٕ ڈوٗر کھنان پتہٕ حظ چھَس بہٕ اَنان جٲم دٲرۍ ہاکہِٕ بیول پتہٕ حظ چھَس بہٕ سُہ جٲم دٲرۍ ہاکہٕ بیول وَوان کَران پنٛجہِ سۭتۍ سُہ سۄمب بہٕ حظ چھَس بیلہٕ سۭتۍ کھنان کَران کٲم کہٕ کٲم کَران بہٕ حظ چھَس کَران کٲم بہٕ حظ چھَس پمبٕچ اَنان رُوان دِوان مرژٕوانٛگَن کُلٮ۪ن سَگ پتہٕ حظ چھَسکھ کَران ٹۄنٛگرِ سۭتۍ سوٗر تُلان سُہ کَچھ کَچھ تھوٚد بہٕ حظ چھَس بیل اَنان پتہٕ حظ چھَس بہٕ کَران کٲم بہٕ حظ چھَس رُوان بہٕ حظ چھَس کَران کٲم ڈوٗر کھنان پتہٕ حظ چھَس بہٕ تَتھ دانہِ پتہٕ حظ چھَس تَتھ بہٕ مٮ۪تھ وَوان پتہٕ حظ چھَس ٹۄنٛگُر اَنان کَران حظ چھَسَس کَران چھَس سوٚمب دِوان چھَسَس وٮ۪ٹھ پھیُر پٮ۪ٹھ پھیُر تہٕ کَران چھَسَس سوٚمب پتہٕ حظ چھَس بہٕ کَران کٲم پتہٕ ہَسا بہٕ ٹۄنٛگُر تُلان پتہٕ حظ چھَس بہٕ اَتھ خانیٲر خانیٲرۍ ہاکَس ژوٗر کَران پتہٕ حظ چھَس بہٕ اَتھ خانیٲرۍ ہاکَس ژوٗر کَران پتہٕ حظ چھَسَس کھاد لَگاوان پتہٕ حظ چھَسَس یہِ کَچھ تھوٚد تُلان پتہٕ حظ چھَس بہٕ پَہہ پاتھَس پَتھ پَہہ اَتھ خانیٲرۍ ہاکس ترٛاوان پتہٕ حظ چھَس بہٕ یِم اَتھ مٮ۪تھِ ڈوٗرِس ژوٗر کَران پتہٕ حظ چھَسَس بہٕ کھاد لَگاوان پتہٕ حظ چھِس چھَسَس بہٕ یہِ کَچھ وَچھ تھوٚد تُلان تہٕ یہِ ہَہ یہِ کَران کَران چھَسَس ژوٗر ووٗر پتہٕ حظ چھَس بہٕ کَران کٲم پتہٕ حظ چھَس بہٕ اَتھ دانہِ وَلہِ کَران کٲم سَگ حظ چھَسَس لاگان پتہٕ چھَسَس بہٕ اَمہِ ٹۄنٛگرِ سۭتۍ ژوٗر کَران پتہٕ حظ چھَسَس پَہہ لَگاوان کھاد لَگاوان پتہٕ حظ چھَسَس یہِ کَچھ وَچھ تھوٚد تُلان پتہٕ حظ چھَس بہٕ کَران کٲم ٹۄنٛگُر تُلان بہٕ حظ چھَس یِمن وانٛگن کُلٮ۪ن ژوٗر کَران پتہٕ حظ چھَسَکھ سَگ دِوان پتہٕ حظ چھَسکھ کھاد لَگاوان بیٚیہِ چھَسَکھ پَہہ لَگاوان بیٚیہِ ہَسا چھَسَکھ بہٕ یہِ کَچھ کَچھ وَچھ تھوٚد تُلان پتہٕ حظ چھَس بہٕ ڈوٗر کھنان بیلہٕ سۭتۍ پتہٕ حظ چھَس بہٕ مَولہِ بیول وَوان پتہٕ حظ چھَس بہٕ سوٚمب کَران سُہ پنٛجہِ سۭتۍ پتہٕ حظ چھِ چھَسکھ کھاد واد پَہہ رَلاوان پتہٕ حظ چھِ پتہٕ حظ چھَس بہٕ کَرن کٲم ڈوٗر حظ بہٕ کھنان بیلہٕ سۭتۍ پتہٕ حظ چھَس بہٕ کَران کٲم یہِ ہَہ یہِ پنٛجہِ اَنان ڈوٗر کَران سوٚمب پتہٕ حظ چھَس کھاد تہٕ پَہہ رَلاوان پتہٕ حظ چھَس بہٕ اَتھ گنٛڈٕ نِۂلۍ لاگان گنٛڈٕ نِۂلۍ لاگان تُلان یہِ کَچھ وَچھ کَران کٲم تھوٚد پتہٕ حظ چھَس بہٕ ٲلو بیرٕ بَناوان تِمن حظ چھِ پَہہ تہٕ خاد لَگاوان تِمن حظ چھَس بہٕ کَچھ وَچھ تھُلان تھوٚد پتہٕ حظ چھَس بہٕ ٲلوٕ اَنان ٲلوٕ رُوان پتہٕ حظ چھَسکھ ترٛاوان پَہہ وہہ پتہٕ حظ چھَسکھ یہِ کَچھ وَچھ تُلان تھوٚد پتہٕ حظ چھَس بہٕ کَران کٲم پتہٕ حظ چھَس بہٕ مَٹر ڈوٗر بیلہٕ سۭتۍ ڈوٗر کھنان پتہٕ حظ چھَس بہٕ مٹر ڈوٗرِس پَہہ وہہ رَلاوان پتہٕ حظ چھَسَس بہٕ مَٹر وَوان تہٕ رَلاوان کھاد واد پتہٕ حظ چھَس بہٕ پالکہِ بیول وَوان ڈوٗر حظ چھَس بہٕ بیلہٕ سۭتۍ کھنان چھَس پَہہ وَہہ رَلاوان پَہہ وہہ رَلاوان کھاد واد پتہٕ حظ چھَس بہٕ تَتھ نہ پالکہِ بیول وَوان پتہٕ حظ چھَس بہٕ ہاکہٕ بیول گۄگل منٛجہٕ بیول وَوان بیٚیہِ کِس ڈوٗرس بہٕ حظ چھَس بیل اَنان کھنان کَران پنٛجہٕ سۭتۍ سیوٚد بیٚیہِ حظ چھَس بہٕ ٹۄنٛگرِ سۭتۍ کَران کٲم ٹۄنٛگرِ سۭتۍ کَران کٲم یہِ اَتھ حظ وٮ۪ٹھ پھیُر پٮ۪ٹھ پھیُر دِوان پتہٕ حظ چھَس بہٕ یہِ اَتھ پَہہ وَہہ رَلاوان پتہٕ حظ چھَسَس کھاد پَہہ رَلاوان وَوان حظ چھَس بہٕ یہِ گۄگل منجہٕ بیول اَتھ پتہٕ حظ چھَس بہٕ شُملا مرژٕوانٛگن بیول اَنان ڈوٗر حظ چھَس بہٕ سوٚمب کَران بیل اَنان کھنان اَمہِ سۭتۍ پتہٕ چھَس ڈوٗر پنٛجہِ سۭتۍ سیوٚد سیوٚد سوٚمب کَران پتہٕ چھَسَس کھاد تہٕ پَہہ رَوان پتہٕ حظ چھَس بہٕ یہِ شُملا مرژٕوانٛگن بیول وَوان پتہٕ حظ چھَس بہٕ یہِ کٲشُر کٲشُر مرژٕوانٛگن بیول اَنان پتہٕ حظ چھَس بہٕ ڈوٗر کھنان بیلہٕ سۭتۍ پتہٕ حظ چھَس بہٕ یہِ پنٛجہِ سۭتۍ سیوٚد کَران بیٚیہِ چھَسَس پَہ پَہہ تہٕ کھاد رَوان رَلاوان پتہٕ حظ چھَس بہٕ یہِ مرژٕوانٛگن بیول اَتھ ڈوٗرِس وَوان پتہٕ حظ چھَس بہٕ کَران کٲم بہٕ حظ چھَس پتہٕ مٕجہِ بیول اَنان مٕجہِ بیول وَوان ڈوٗر کَران سوٚمب ٹۄنٛگرِ سۭتۍ پتہٕ حظ چھَس بہٕ کَرام کٲم وَوان چھَس اَتھ یہِ مٕجہِ بیول پتہٕ حظ چھَس بہٕ بیل اَنان ڈوٗر کھنان پتہٕ سوٚمب کَران پتہٕ کھاد تہٕ پَہہ رَلاوان بیٚیہِ ٹۄنگرِ سۭتۍ وٮ۪ٹھ پھیُر دِوان پتہٕ حظ چھَس بہٕ یہِ گۄگجہِ بیول تہِ اَتھ وَوان پتہٕ حظ چھَس بہٕ ڈوٗر سوٚمب ڈوٗر کھنان بیلہٕ سۭتۍ پتہٕ حظ چھَس بہٕ اَنان گازرِ بیول اَتھ چھَس پَہہ تہٕ کھاد رَلاوان پتہٕ حظ چھَس بہٕ یہِ ڈوٗر سوٚمب کَران پنٛجہِ سۭتۍ پتہٕ حظ چھِ ٹۄنٛگرِ سۭتۍ تھوڑا وٮ۪ٹھ پھیُر دِوان پتہٕ چھَسَس کھاد تہٕ پَہہ لَگاوان پتہٕ حظ چھَس بہٕ یہِ گازٕر بیول تُلان تہٕ وَوان